ہٮ۪لو اسلام علیکُم وعلیکُم اسلام اہن حظ بَس ٹھیٖک تُہۍ چھُو حظ ٹھیٖک سٲلِم ٹھیٖک اہن حظ شُکُر رۄبَس کُن اہن حظ تۄہہِ کَر چھو کَرٕنۍ کَٹٲے پگہٕے چھو کرٕنۍ اہن حظ زٕ پانٛژھ دۄہ چھِ اَسہِ آورٕے تہٕ ریٹ چھِ أسۍ ہٮ۪وان ساس رۄپیہِ مگر سٲنۍ کَٹٲے چھِنہٕ حظ بہتَر آسان تُہۍ کٔرِو معلوٗم سٲنۍ کَٹٲے کِژھِ چھِ آسان سٲنۍ کَٹٲے بنٛنہِ کُنے جایہِ اہن حظ بَتہٕ بَتہٕ دِیِو اَسہِ گَرٕ والنی ہُنٛد اَگر تُہۍ یژھان چھُو نہٕ تُہۍ بَتہٕ دیُن کِہیٖنۍ تہٕ تیٚلہِ کَرو أسۍ کٲم تیٚلہِ اَنو أسۍ پنٛنُے سۭتۍ تیٚلہِ گژھِ بَہہ شیٚتھ رۄپیہِ ریٹ ٲٹھ شیٚتھ رۄپیہِ بَتہٕ بَغٲرَن ٲٹھ شیٚتھ رۄپیہِ یہِ گوٚو واریاہ ظلم یہِ چھُوا ظلم چھےٚ کَرُن پٮ۪وان وَل حظ وٕچھو وٕ مگر تُہۍ چھُ وَنان بَتہٕ رۄستُے ٲٹھ شیٚتھ یہِ گوٚو غلط دۄہَس چھِ دۄہ دیٖن چھِ دیُن اَتھ پٮ۪ٹھ پٮ۪ٹھ چھِ یورٕ سردی وٲژمٕژ نہٕ حظ یہِ چھِ آز چھِ ریٹ تُہۍ وٕچھُو سانٮ۪ن باغَن ہٕنٛز کَٹٲے سٲنۍ کَٹٲے وٕچھُو تٔمۍ کہِ بعد کٔرِو حظ تُہۍ ییٚلہِ ژٕ وٕنۍ وٕچھو تہٕ اَگر تُہۍ ٲٹھ شیٚتھ رۄپیہِ چھُ وَنان ٹھیٖک تہٕ مگر بَتہٕ تہٕ پیٚیَو اورَے دیُن نَہ نَہ سُہ گژھِ زیادٕ کَم تیٚلہِ ہٮ۪کو نہٕ أسۍ یِتھ کِہیٖنۍ تہِ نہٕ وَل حظ کیٚنٛہہ چھُنہٕ پَرواے پَروَردِگار کَرِ رَحمٕے تہٕ مےٚ ؤنۍ تو چایَن دۄن ہُنٛد کیٛاہ چھُ حظ وَنان سُہ چھُ ٹھیٖک اَد تَموک تہِ چھُ ضٔروٗری سُہ چھُ بیسِک نیٖڈ اہن حظ جِجیٖرۍ ہَن گژھِ برٛونٛہہ کَنی آسٕنۍ کانٛگرِ ہَن تہِ گژھِ برٛونٛہہ کَنۍ آسنی نہٕ حظ نَہ گوٚو وَ تُہُنٛد تہٕ نَہ گوٚو سون گٔے رۄپیَس ساڑ سَتھ ہَتھ نہٕ حظ تمہِ بۄن ہٮ۪کہٕ نہٕ ؤسِتھ تمہِ بۄن ہٮ۪کہٕ نہٕ ؤسِتھ یُتُے چھُ أسۍ یِمو جماعت أسۍ یِمو پانٛژھ شےٚ نَفَر اَکے ساتہٕ تہٕ تۄہہِ کوٗتاہ بوٚڑ باغ چھُ اَد کیٚنٛہہ مطلب وۄنۍ شُکُر الحمداللہ واریاہ بوٚڑ باغ چھِ تہٕ تیٚلہِ یِمو سَتھ ٲٹھ نَفَر نہٕ حظ دَہ بَجے چھِ پَنُن ٹایِم تہٕ بہٕ کِتھ پٲٹھۍ یِم نؤے بَجہ اَد حظ بِہِو تیٚلہِ رۄبَس سوال وٕچھو تیٚلہِ صُبحس نہٕ کیٚنٛہہ پانٛژھِ شے دُے چھِ مےٚ ٹایِم تہٕ تمے دۄہ وٕچھو ٹھیٖک چھِ حظ آد حظ اسلام علیکُم